ہیلو اسلام علیکم آ ٹھیٖک تُہۍ چھِوٕ ٹھیٖک اَہن حظ ٹھیٖک وۄلُر لیکُک حظ أنۍ زِ وۄلُر لیکُک ؤنِو حظ

آ أسۍ چھِ بوٹ چَلاوان

تانۍ تۄہہِ کوٗتاہ حظ باسان شوٗبہِ تۄہہِ کوٗتاہ چھُو باسان شوٗبہِ وۄ وۄلرَس چھِ وۄلرَس چھِ ٲٹھ شیٚتھ رۄپیہِ ہیٚوان تۄہہِ حظ پَتہٕے چھُو وۄلُر کوٗتاہ بوٚڑ چھُ اَہن حظ اۭں اَہن حظ اۭں اَہن حظ اۭں نہ بہٕ حظ کَرَکھ تیٚلہِ واریاہ بوٹہٕ وٲلۍ کینٛہہ نہ حظ چھُ نہٕ ٹینشَن اَہن حظ اۭں ٹھیٖک حظ چھُ کیٛازِ ییٚمہِ ساتہٕ تۄہہِ خۄش گژھیٚو

آ اَہَن حظ

اَصٕل حظ کوٚرُو تہٕ اَصل حظ کانٛہہ ٹوٗرِسٹ آسیا یِوان مےٚ ٲسۍ زیو کران تُہۍ فون

ہے کینٛہہ نہ حظ چھُ نہٕ پَرواے سُہ گوٚو اَسہِ تانٮ۪تھ اَہن حظ اۭں تہِ حظ چھُ پوٚزُے اۭں اۭں

کِہیٖنۍ تہِ نہٕ

زٕ ژور حظ لَگَن

کیٚنٛہہ نہ حظ چھُ نہٕ پرواے چلو ٹھیٖک حظ چھُ اَدٕ آ أسۍ حظ چھِ ییٚتی چلو تُہۍ حظ کٔرۍ زیو مےٚ فون گۄڈٕنیٚتھ تہٕ ییٚلہِ تُہۍ یور وٲتِو چلو ٹھیٖک حظ چھُ اَدٕ حظ اَدٕ حظ